ہیٚلو وعلیکُم السلام اہن حظ آ تُہۍ کٕم حظ چھِو کَر حظ چھُو میچ آچھا ؤنِو حظ ؤنِو حظ تُہۍ

اَہن حظ اچھا اچھا

اۭں سُہ کَرٕ بہٕ کَنفٲرٕم وُنی تہٕ بہٕ ؤنہو تۄہہِ تہٕ مگر اَکھ چیٖز چھِ أسۍ چھِ رَٹان پیمٮ۪نٛٹ ایٚڈوانسَس منٛز پیمٮ۪نٛٹ چھُو تۄہہِ کَرٕنۍ سیوَن سیوَن ایٚس ایٚس گژھان تھری تھاوزَنٛڈ اَہَن حظ فایِو ایٚس چھِ گژھان ٹوٗ تھاوزَنٛڈ آ پیمٮ۪نٛٹ چھِو تۄہہِ کَرٕنۍ گۄڈے ایٚڈوانٕس سُہ کِتھ کٔنۍ کٔرِو تُہۍ سُہ چھُ تۄہہِ تانۍ

نہ نہ نہ تِژھ کَتھ نہ حظ چھنہٕ یہِ پیمٮ۪نٛٹ کٔرِو تُہۍ تہٕ تۄہہِ آسیو میچ اَتھ وارِ دۄہ تہٕ اگر تُہۍ پَتہٕ لیٹ ویٹ او تۄہہِ گٔژھِو تَتھ جُرمان تہٕ اَہَن حظ آ تُہۍ کٔرِو پیمٮ۪نٛٹ تۄہہِ چھُو میچ کَنفٲرٕم پیمٮ۪نٛٹ چھِ گۄڈٕے ایٚڈوانٕس کَرٕنۍ آ پانٛژھ مِنٹ ؤنِو نہ أکہِ أکہِ بہٕ اَہن حظ آ تُہۍ روزِو ایٚولیبٕل آتھوارِ دۄہ وَنو دِژاہ نَظر دَہہِ بَجہِ تہِ تہٕ دۄیہِ بَجہِ تہِ نہ نہ نہ برٛونٛٹھ نہٕ نہ فایِو تھاوزَنٛڈ چھُو تۄہہِ دۄنوٕنی گژھان نہ حظ آ یہِ چھُنہٕ اَتھ گژھِ نہٕ کَم وَم کِہیٖنۍ نہ حظ اَتھ منٛز یہِ چھُنہٕ پانَس آسان کھیٚون کینٛہہ نہ نہ اَتھ نہٕ حظ گژھِ نہٕ کَم کِہیٖنۍ اَتھ نہ حظ گژھِ نہٕ کَم کِہیٖنٛۍ تیٚلہِ حظ ونہو گۄڈے ہے نہ حظ کِہیٖنۍ گژھِ نہٕ اتھ ہے بیٚیہِ گژھہِ نہٕ اَگر تُہۍ لیٹ آیِو پانہٕ یہِ تہٕ تۄہہِ گٔژھِو تَتھ جُرمان بیٚیہِ پانٛژھ ساس بہٕ حظ کَرو تُہۍ ڈِٹیل وُنی سٮ۪نٛڈ ٹھیٖک چھِ حظ ادٕ حظ اَدٕ حظ